اِنٛڈیاہَس منٛز چھِ ٹریڈِشَنٕز الگ الگ تہٕ اِنٛڈیاہَس منٛز چھِ یِم بِلیٖفٕز چھِ لُکھ یِم أڑۍ چھِ مانان بُتَن أڑۍ چھِ مانان أکِس خۄدایَس یا أ أڑۍ چھِ مان باقٕے باقٕی باقٕے باقیَن تہٕ اِتھَے پٲٹھۍ چھِ اِہِنٛدۍ اِنٛڈیاہَس منٛز چھِ اَلگ اَلگ لُکَن ہِنٛدۍ الگ اَلگ خدا تہٕ اِنڈیاہَس منٛز چھِ واریاہ مذہب یِوان لَبنہٕ تہٕ یِمَن مذہبَن ہُنٛد چھُ یِم مزہبن ہُنٛد کَلچَر چھُ الگ الگ فار ایٚگزامپٕل سٲنِس یَتھ اَسہِ چھُ مُسَلمانَن چھُ اَکھ مذہَب یِمَن چھُ یِہُنٛد یُس بِلیٖف چھِ یِم چھِ تھاوان أکِس خۄدایَس پؠٹھ یقیٖن تہٕ بیٚیہِ چھِ آسان یُہُنٛد ٹرٛڈِشَن چھِ سۄ چھِ عیٖد یِم چھِ عیٖز نٮماز پَران تہٕ یِہے چھِ یُِہُنٛد بیٚیہِ چھِ بیٛاکھ عیٖد آسان یَتھ وَنان چھِ قۄربٲنی عیٖد باقیَن ہُنٛد چھُ آسان یِتھَے کٔنۍ چھُ باقٕے تہِ یِمَن ہُنٛد یا کُمبا میلا چھُ اَکھ ٹریڈِشَن باقے بیٚیہِ چھُ یوگا چھُ رام لیٖلا چھِ یِتھَے کٔنۍ چھِ سِکَن ہُنٛد تہِ الَگ الگ آسان تِم چھِ کَتھ پٮٹھ بَایساکِھی آ بَایسکھھی چھِ تِم مناوان تہٕ پتہٕ چھِ آ یُس اِنڈیا چھِ تَمیُک کَلچَر ویرایٹی آف رٮ۪لِجَن تہِ چھُ الگ الگ آسان یعنے کہِ تَتھ منٛز چھِ ہِندوٗیِزم تہِ چھِ اِسلام تہِ چھِ سِکِزم تہِ چھِ آسان کرٛسچینِٹی وغیرہ وغیرہ چھِ اِنڈیاہَس منٛز یِوان لَبنہٕ یُس اِنٛڈیا چھُ اِنٛڈیِہُک کَلچَر چھِ تَمِکۍ یِم لُکھ چھِ تِم ہَسا چھِ روزان اِنڈیِہِکۍ لُکھ چھِ روزان زیادٕ تَر چھِ یِوان لَب لَبنہٕ تِم چھِ روزان أکِس جویِنٛٹ فیملی مَنٛز تِم چھِ روزان جویِنٛٹ فیملی مَنٛز یِم مَگَر ویٚسٹ کَنٚٹریٖز چھِ یِم باقٕے کَنٹریٖز چھِ تِمَن ہِنٛدۍ تَتہِ چھِ یِوان زیادٕ تَر لَبنہٕ تِم چھِ روزان سُمال فیملیٖزَن مَنٛز تِمَن چھِنہٕ آسان جویِنٛٹ فیملی کینٛہہ یِمَن مَنٛز چھِ یِوان جویِنٛٹ فیملی تہِ لَبنہٕ تہٕ بیٚیہِ چھِ یِمَن یِمَن مَنٛز یِوان اِنڈیاہَس مَنٛز چھُ یِوان جویِنٹ فیملی تہِ لَبنہٕ تہٕ سُمال فیملی نیوٗکلیٹِڈ نیوٗکلِیَس نیوٗکلیر فیملی تہِ تہٕ بیٚیہِ یِم باقٕے یِم باقٕے کَنٛٹرٛیٖز یۄس وٮ۪سٹٲرٕن کَنٛٹرٛیٖز چھِ تَتھ منٛز چھِ زیادٕ تَر لُکھ تھاوان تعلُق کَمَن سۭتۍ کِرٛسچَنِٹی چھی کرٛسچَنِٹی سۭتۍ مگر یُس اِنڈیا چھِ اتھ منٛز اتھ منٛز چھِ روزان پرٛٮ۪تھ کُنہِ قٕسمٕکۍ دَرمٕکۍ لُہ لُکھ چھِ اَتہِ روزان اِسلام مُسلمان تہِ چھِ اَتہِ روزان سِکھ تہِ چھِ روزان ہِندوٗ تہِ چھِ روزان ڈوگرا تہِ چھِ روزان یِم کِرٛسچَنٕز چھِ تِم تہِ چھِ اَتھ منٛز روزان اَمہِ کہِ وجہ سۭتۍ چھِ یہِ یُس یہِ سٲنۍ اِنڈیا چھِ یہِ چھِ واریاہ زیادٕ آ مشہوٗر کنٹری کمہِ کہِ وجہ سۭتۍ اتھ منٛز چھِ واریاہ زیادٕ لُکھ درمٕکۍ لُکھ روزان